پرٛٲنِس زمانس منٛز ٲس اَکہِ طٔریٖق زٔمیٖندٲری وٕنکؠن چھِ بدل طٔریٖقہٕ سۄے زٔمیٖندٲری سُہ چھِ یِتھ پٲٹھۍ تیٚلہِ چھِ ٲسۍ مٕتۍ زٔمیٖن وایان داندو سۭتۍ اکھ چھِ ٲسۍ مٕتۍ لاگن داند زٕ بیٚیہِ چھِ ٲسۍ مٕتۍ تِمن داندٕ لگان البٲنۍ بیٚیہِ چھِ ٲسمٕتۍ لاگن یتھ وَنان چھِ اِپٔٹ تہٕ بیٚیہِ چھُ اوسمُت لگان نفر اکھ یُس تِمَن پتہٕ پتہٕ زیٖر دِ ہا تہٕ وٕنکؠن چھِ وایَان سُے زٔمیٖن بدل طٔریٖق مشیٖنری آیہِ نوٚو نوٚو ٹؠکنالجی آیہِ وٕنکؠن چھِ زٔمیٖن وایَان تِلرٕ سۭتۍ اگر تَتھ زمانَس منٛز زٔمیٖن ترٛکَس لَگہِ ہن ترٛےٚ دۄہ یا زٕ دۄہ تٔھۍ زٔمیٖن ترٛکَس چھِ وٕنکؠن لگان اوٚڑ دۄہ زیادٕ سے زیادٕ لَگیس ہَس اَکھ دۄہ وَنۍ نٔو نٔو ٹؠکنالجی آیہِ مِشیٖنٔری آیہِ تہٕ ٹلرٕ سۭتۍ چھُ لَگَان تَتھ اَکھ دۄہ تیٚلہِ چھِ ٲسۍ مٕتۍ کَنچی کَرَان بادَم کُلۍ آسن کٲنٛسہِ ژوٗنٛٹھۍ کُلۍ آسن کٲنٛسہِ درٛاتیو سۭتۍ وٕنکؠن چھِ کَنچی سۭتۍ کَران وٕنکیٚن آیہِ کوڑایہِ کَنچی وٕنکؠن کَنچی اَتھ سۭتۍ چھِ کَنچی کران پتہٕ آیہِ تِمے کَنچی سۄ چھِ چارٕج گژھان پاورس پؠٹھ تہٕ بیاکھ کنچی چھِ سیلن پؠٹھ تَمہِ سۭتۍ چھُنہٕ کٕہٕینۍ تہِ زور واتان اِنسانس نرِ وۄنۍ بٚییہِ چھِ ٲسمٕتۍ دۄہ دِوان ژوٗنٛٹھۍ کُلؠن تَمہِ ساتہٕ مٔشیٖن سۭتۍ یتھ ونان چھِ أسۍ نہٕ پایڈل مٔشیٖن تہٕ سۄ چھِ ٲسمٕژ واریاہ عزاب کران اگر ژور دۄہ لَگہِ ہن زٔمیٖن ترٛکس یا دۄن ترٛکن لَگہِ ہن ژور دۄہ دوہ دِنَس وٕنکؠن چھُ لَگن تٕمنٕے ژورن ترٛکن زٔمیٖنن اکھ دۄہ دۄہ دِنَس تَمہِ ساتہٕ چھُِ ٲسمُت پیڈل مِشیٖن وٕنکؠن چھُ موٹر کیازکہِ یہِ آیہِ نٔو نٔو ٹؠکنالجی تہٕ نٔو نٔو مٔشیٖنٲری آیہِ اَمہِ سۭتۍ پٔکۍ أسۍ برونٛٹھ اَمہِ سۭتۍ گٔیے اَسہِ واریاہ آسٲیِش تہٕ اَسہِ باسے نہٕ زٔمیٖندٲری کِہیٖنۍ تہٕ برونہہ برونٛٹھ برونٛٹھ ٲس واریاہ سخ زٔمیٖندٲری کَرٕنۍ واریاہ سخ ٲس عزاب اوس گژھان زنانَن تہِ مۄہنوؠن تہِ ہر کٲنٛسہِ اوس پَنٕنہِ پَے پنٕنہِ پَنہِ آیہِ عزاب گژھان وٕنکؠن چھُنہٕ عزاب گژھان وٕنکؠن آیہِ نٔو نٔوو ٹؠکنالجی مٔشیٖنٔری چھِ یِہے دَوا موٹر چھُ آسٲیِش چھِ گژھان یا دراتیو سۭتۍ چھِ ٲسۍ مٕتۍ گاسہٕ لونان عزاب اوس واریاہ گژھان واریاہ عذاب اوس گژھان تہٕ وٕنکؠن چھُنہٕ عزاب وٕنکؠن چھِ کَٹَر تَمہِ بَدلایہِ کَٹَر تَمہِ سۭتۍ چھِ أسۍ گاسہٕ لونان کہیٖنۍ تہِ نہٕ پرابلم چھےٚ نہٕ گژھان تہٕ یِہوے چھِ تَتھ زمانس تہٕ یتھ زمانَس آیہِ فرق